ییٚلہِ بہٕ دٔہمہِ جَمٲژ ٲسٕس پَران مےٚ ٲس نہٕ اوٚتَس تام رَنُن ہیوٚتمُت کینٛہہ یِتُھے بہٕ کٔہمہِ جَمٲژ کٔھژٕس مےٚ لوگ رَنُن اَکہِ پھِرِ آو سُہ موقعہٕ مےٚ وون گَرِکؠو دوٚپُکھ ژٕ بَناو یَکٕھنۍ مےٚ لٲج یَکٕھنۍ بَناوٕنۍ اَتھ چھِ واریاہ چیٖز لَگان ماز چھُس لَگَان دۄد چھُس لَگَن ٲلہٕ دالہٕ چیٖن پھوٗتِنہٕ گؠو بَنٲو مےٚ یَکٕھنۍ ییٚلہِ اَسہِ یَکٕھنۍ لٲج کھؠنۍ مَزٕ اوس تَتھ اَصٕل گوٚمُت مَگَر تیوٗت اوسُس نہٕ مَزٕ گوٚمُت کہِ زِیادٕ مَزٕ تہِ لوٚگ نہٕ گَرکؠن کینٛہہ وۄنۍ ییٚلہِ مےٚ بیٚیہِ بیٚیہِ ہیٚژ بَناوٕنۍ پَتہٕ توٚر مےٚ فِکرِ کُس مَسالہٕ کَمہِ وِزِ روزِ ٹھیٖک کِلوٗ مازَس کوٗتاہ آب گَژھِ گۄڈٕ کیاہ چھِ اَتھ پؠوان کَرُن پَتہٕ کیاہ چھِ پؠوان کَرُن زامتِس دۄدَس چھِ گۄڈٕ چھونٛپھ پؠوان دِیُن کٔژاہ ہِیٖٹہِ پؠٹھ یِیہِ اَتھ گِرؠکھ پَتہٕ چھِ پؠوان یہِ مَسالہٕ رَلاوٕنۍ پَتہٕ چھِ پؠوان پھوٗتِنہٕ رَلاوٕنۍ پَتہٕ چھُ پؠوان ٲلہٕ دال چیٖن چھُ پؠوان ماز تَراوُن اَتھ منٛز پَتہٕ ییٚلہِ مےٚ یہِ گرؠکنو اَصٕل پٲٹِھۍ دٔیمہِ پِھرِ ہیٚوچھ مےٚ کِتھ کٕم مَطلَب وارٕ وارٕ وارٕ وارٕ گٔیہِ مےٚ ایٚکٕسپیٖریَنٕس یَکٕھنۍ کِتھ کٲٹھۍ چھِ بَناوَان پَتہٕ لوٚگ واریاہ ییٚلہِ تہِ بہٕ پَتہٕ یَکٕھنۍ بَناوہَا میٛانِؠن گَرکِؠن لوٚگ واریاہ مَزٕ